مےٚ چھُ اکھ واریاہ اَصٕل لیٖڈر یُس مےٚ ذہنَس منٛز آو اکھ ریلِجَس لیٖڈَرُک کَشمیٖرُک ییٚمۍ واریاہ زیادٕ اَصٕل کَر گَردٕگی چھِ کٔشیٖرِ منٛز ہٲمٕژ تہٕ تٔمۍ سُنٛد ناو چھُ نوٗرُدیٖن نوٗرانی یا تٔمِس ٲسۍ وَنان شیخ العالم تہِ تہٕ تٔمِس اوس اَکھ ٹایٹٕل دیُتمُت ییٚتہِ ٹایٹٕل اوس ییٚکیٛاہ علمدارے کَشمیٖر تہٕ نُند رشی تہِ چھِ تٔمِس وَنان تہٕ تٔمۍ چھُ اَکھ واریاہ زیادٕ اَکھ اَصٕل کِردار کٔشیٖرِ منٛز نِبومُت تہٕ تِم چھِ واریاہ رٕژ رٕژ کَتھ ونہِ مژٕ یِم آز تہِ چھُ سٲنۍ مول موج اَسہِ وَنان تہٕ سُہ چھِ کٔشیٖرِ ہٕنٛز پرٛٮ۪تھ کُنہِ گامَس تہٕ پرٛٮ۪تھ کُنہِ جایہِ منٛز گوٚمُت تہٕ پرٛٮ۪تھ کانٛہہ جاے چھُ تٔمۍ وُچھمُت ٲخٕر چھِ سُہ ژرارِ شریٖف منٛز گُزریومُت تہٕ تٔتی چھُ سُہ دَفَن آمُت کَرنہٕ تہٕ سُہ اوس واریاہ زیادٕ اَصٕل تہٕ رُت اِنسان تہٕ تٔمۍ تٔمۍ چھِ اَسہِ واریاہ اَصٕل اَصٕل چیٖز تہٕ واریاہ واریاہ اَصٕل اَصٕل کامہِ ہیٚچھنٲے مٕتۍ تہٕ سُہ اوس خۄداے سُنٛد اَکھ رُت تہٕ واریاہ اَصٕل اِنسان